وعلیکُم سَلام ٹھیٖک پٲٹھۍ چھِو شُکُر کٕم حظ آ بِلکُل بِلکُل

اچھا اَہَن حظ بِلکُل حظ اَدٕ وَۅ اَتہِ چھِ ہر کانٛہہ فَیٚکَلٹی تہِ اَتہِ چھِ ہر سَبجَکٹ کشمیٖری اِسلامیات ایڈِشِنَل یِم باقٕے اَکھ گےَ اکھ گےٚ پَنٕنۍ سَبجَکٹ اَمہِ علاوٕ چھِ کشمیٖری اِسلامیات کَمپیوٗٹَر بِلکُل اَصٕل فیسَلٹی تۄہہِ آسہِ بیٚیہِ اَمہِ علاوٕ پانٛتہِ بوٗزمُت کَشمیٖری تِہ چھِ رِزٲرٕو لَیب تہِ چھُ لَیب تہِ چھُ بِلکُل اَیٚوَیٚلیبٕل ہر کیٚنٛہہ ٹرٛانَسپوٹ ٹرٛانَسپوٹ سِسٹَم تہِ چھِ بِلکُل اَیٚوَیٚلیبٕل تُہۍ کَتہِ چھِو روزَان تُہۍ کَتہِ چھِو روزَان ہیبلِش ہیبلِش پٮ۪ٹھ چھِ بِلکُل اَسہِ چھِ یِوَان اَتھ میٖر بازرٕ پٮ۪ٹھ گاڑِ آ آرام سان حظ آرام سان گۄڈنٮ۪تھٕے چھِ أمِس اَیٚڈمِشَن ایڈم اَیٚڈمِشَن فی چھِ أمِس گۄڈنٮ۪تھٕے ژَتجی ساس رۄپیہِ آ اَیٚڈمِشَن فیٖس ژَتجی ساس رۄپیہِ تہٕ مَنتھٕلِی فیٖس چھُ پَتہٕ تٔمِس کاہ شیٚتھ رۄپیہِ نہَ نَہ یہِ چھِ ہر کٲنٛسہِ ہِنٛدِ خٲطرٕ یہِ چھِ فی یہِ چھِ یہِ چھِ ہر کٲنٛسہِ ہِنٛدِ خٲطرٕ یہِ چھِ یہِ چھِ نہَ نَہ حظ نَہ حظ یہِ چھُ بِلکُل یہِ چھِ فیٖس یہِ چھُ فیٖس سٕٹرَکچَر یِتھَے پٲٹھۍ یہِ نَرسٔری پٮ۪ٹھ برابر اَیٚٹتھَس تام نرسٔری پٮ۪ٹھ حظ برابر اَیٚٹتھَس تانۍ ژَتجی ساس ایٚڈمِشَنَس حظ تہٕ مَنٛتھٕلی پے مَنٛتھٕلی چھِ اَتھ پَتہٕ کَاہ شیٚتھ رۄپیہِ چلو کیٚنٛہہ چھُنہٕ پَرواے سُہ وٕچھو پَتہٕ أسۍ پَرواے چھُنہٕ کیٚنٛہہ تُہۍ ییٚمہِ ساتہٕ ییٚمہِ ساتہٕ ییٚمہِ ساتہٕ تہِ تُہۍ خۄش چھُو تَمہِ ساتہٕ یِیِو تُہۍ أمۍ سُنٛد ڈاکِمٮ۪نٛٹٕس اَنٕنۍ أمۍ سُنٛد ڈاکِمَٮ۪نٛٹٕس اَنٕنۍ یہِ کَتہِ اوس پَران اَمہِ برونٛٹھ سرٹِفِکَیٹ اَنٕنۍ بِلکُل وعلیکُم سلام